السلامُ علیکُم تُہۍ چھُو حظ چَنٛک سِٹی رٮ۪سٹورٮ۪نٹ پٮ۪ٹھ مےٚ ٲسۍ پَگاہ فرٛینڈٕز اَنٕنۍ اور لنٛچ کَرنہٕ خٲطرٕ اَسہِ اوس تُہُنٛد گوٗگلَس پٮ۪ٹھ وٕچھمُت اَہ تَتہِ مِلے اَسہِ واریاہ زیادٕ اصِل رِوِوٕز تُہٕنٛدِ رٮ۪سٹورٮ۪نٹٕکۍ تِم وٕچھِتھ تِم مدِ نظر تھٲوِتھ باسیو اَسہِ تُہُنٛد رٮ۪سٹورٮ۪نٛٹ واریاہ زیادٕ بہتریٖن لنٛچ کَرنہٕ خٲطرٕ تِکیازِ أسۍ چھِ واریاہ دوٗر بارہمولہ پٮ۪ٹھ اَمہِ خٲطرٕ چھِ أسۍ یژھان زانُن کہِ پگاہ ما چھِ اَتہِ کانٛہہ سٕپیشَل آفر یا سٕپیشَل ڈِسکاوُنٛٹ تِکیازِ اَسہِ اوس ٹیبٕل بُک کَرُن پگاہ خٲطرٕ اَتہِ دۄہس خٲطرٕ اگر تۄہہ چھُو کینٛہہ سٕپیشَل آفر یا ڈِسکاوُنٛٹ اَسہِ ؤنۍتو تہٕ أسۍ کَرو تیٚلہِ ٹیبٕل بُک